کیٚنٛہہ نُسکہٕ یِم زَن واریاہ مشہوٗر چھِ سانٮ۪ن گامَن منٛز یُس اَکھ سُہ زٲیِل اِنسان ہٮ۪کہِ اٮ۪پلاے کٔرِتھ پنٛنِس پانَس پٮ۪ٹھ تاکہِ تٔمۍ سُنٛد وَزَن بَڑِ موشہٕ دۄد چیوٚن تِکیٛازِکہِ ونٛنہٕ چھِ یِوان یُس موشہٕ دۄد چھُ اَتھ منٛز چھِ چَربی آسان واریاہ اَگَرَے أسۍ موشہٕ دۄد چَمو تیٚمۍ سۭتۍ چھُ اَسہِ وَزَن بَڑنٕکۍ چانٕس واریاہ بَڑان اِتھَے کٔنَن بَڑٕ ماز کھیوٚن بٔڑِس چاروٲے سُنٛد ماز کھیوٚن مِثالہِ پٲٹھۍ گُپنہٕ سُنٛد ماز کھیوٚن یَتھ منٛز دانٛد چھِ گاو چھِ ہکھُر چھُ یِم واریاہ زیادٕ موٚٹۍ جاناوار چربیٖدار جاناوار چھِ آسان تٔمۍ سۭتۍ تہِ چھِ أسۍ وزَن بَڑٲیِتھ ہٮ۪کان یا دۄدَس بَن بَنیمٕتۍ چیٖز مِثالہِ پٲٹھۍ تھٔنۍ یا گٮ۪و اَگَر أسۍ تھٔنۍ یا گٮ۪وُک اِستعمال پنٛنِس کھٮ۪نَس منٛز اِستعمال کَرو کھٮ۪ن خۄردٕ کٮ۪ن سامانَن منٛز سیُن رنٛنَس منٛز ژۄچہِ بَناونَس منٛز اِستعمال کَرو تٔمۍ سۭتۍ تہِ چھِ اَسہِ وَزن بَڑنُک یِم اَسہِ موقعہٕ چھِ آسان تِم چھِ بَڑان